السلام علیکم ورحمۃ اللہ وبرکاتہ جِناب تُہۍ ؤنتو مےٚ حظ تُہۍ کَتٮ۪ن چھِو تۄہہِ چھِو مےٚ میسیج کٔرمٕژ بہٕ ووتُس پِک اپ لوکیٚشنہِ نِش مَگر بہٕ حظ چھُس ییٚتہِ سٕے تُہۍ چھِو نہٕ مےٚ اَتٮ۪ن کُنے جایہِ اَتھہِ یِوان تٔمۍ دوٚپ مےٚ تُہۍ کَۄتن چھِو گٔمٕتۍ تُہۍ کٔرِو حظ کٲم اَگر نہٕ تۄہہِ بہٕ اَتھہِ چھُسو یِوان ونٛکینس کیٚنٛہہ مَگر مےٚ تہِ چھِو نہٕ تُہۍ اَتھہِ یِوان حظ تُہۍ کٔرِو کٲم حظ بہٕ چھُس ییٚمہِ شہرٕ کِس مین فٹ بال گرونٛڈس لرِ بِیٚہتھ مین فٹ بال گراونٛڈس لرِ چھُ اکھ ٹی سٹال حظ تَمہِ کہِ سٕے تھڑس کُن چھُس بہٕ بِیٚہتھ تُہۍ کٔرِو کٲم ییٚتٮ۪ن تہِ تُہۍ چھِو تُہۍ پھرِو واپس یا کُکُن آسوٕ گژھُن اَتہِ پٮ۪ٹھ کٔژ کِلو میٖٹر چھِو کیاہ چھو تُہۍ کٔرِو کٲم تُہۍ یِیو حظ مےٚ نش تہٕ مےٚ تُلو تُہۍ تِکیازِ پٮ۪ٹھٕ حظ چھُ روٗد پیوان بہٕ حظ آوُس سورُے بٔرِتھ یَتھ چھُ نہٕ ہوٚتہِ یورٕ چھُنہٕ مےٚ چھُنہٕ ہوٚتہِ ییٚتہِ حظ پَنُن کانٛہہ زٲنۍ کار تہِ وۄنۍ کٔرِو تُہۍ جلدی مےٚ چھُ ہُتہِ پَنٕنِس سفرس پٮ۪ٹھ واتُن مےٚ چھُ واریاہ ٹایم کَم سۄ گٔیے تُہنٛز بٔڑ مہربٲنی شُکرِیا